وعلیکُم اسلام یَس یَس اَہَن حظ آ آ آ آ اَہن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک آ سِی آ سِلِک آ پٲکِستانی آ آ آ ٹھیٖک ٹھیٖک تۄہہِ چھُو سَمرٕکۍ سوٗٹ ضروٗرت نا ٹھیٖک ٹھیٖک اسہِ چھِ پرٛتھ کانٛہہ ایٚولیبٕل اسہِ چھِ مطلب برٛاس سوٗٹ تہِ وَلویٹَس پیٚٹھ تہِ مَطلب کرٛاشَس پیٚٹھ تہِ پٲکِستانی لان سوٗٹ تہِ وۅنۍ چھِ مُختلِف کالِٹی تہٕ

آ رینٛج چھِ اَتھ ژور ساس تہِ گَژھان پانٛژھ ساس تہِ گَژھان بہٕ کَتہِ چھَس وَنان مےٚ ووٚن نہٕ تہِ دوٚپمٕو ریٚنج چھِ گَژھان اگر تُہۍ یِیِو نا دُکانسٕے پیٚٹھ گَژھِ بیٚہتر اگر تُہۍ یِیِو تُہۍ گٔژھۍزیٚو تُہۍ یِیِو دُکانسٕے پیٚٹھ بیٚہتر گَژھِ دُکانَس پیٚٹھ اَتھو سۭتۍ وُچھِو تُہۍ اَصٕل پٲٹھۍ اَتھ چھِ مُختلِف ڈِپیٚنٛڈ اَپ آن کالِٹی یہِ چھِ کالِٹی پیٚٹھ ڈِپیٚنٛڈ آسان حظ کَپُر کِیُتھ آسہِ سِلِک تِلہٕ دار آ سِلکَس منٛز تِلہٕ دار یا برٛاس سوٗٹ تِمن تہِ چھِ تِلہٕ پیچ لَگٲوِتھ حظ یُس تہِ ڈِزایِن ییٚتہِ چھُ سُہ چھُ ییٚتہِ ایٚویلیبٕل آ آ یہِ چھُ ترٛے ساس تہِ ژور ساس تہِ ساڑ ترٛے ساس تہِ آ ییٚتہِ چھِ مےٚ مےٚ چھِ سوٗٹ مےٚ چھِ سوٗٹ ایٚولیبٕل آ مےٚ چھِ سوٗٹ ایٚولیبٕل دۅیہِ ساسہِ تہِ چھِ زیادٕ حظ ویٚڈِنٛگٕے گَژھان أزۍچن آ کوریٚن لگان تِم کامہِ دار سٕژنہِ کامہِ دار تِم سوٗٹ تہِ

ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ ادٕ حظ اسلام علیکُم